اہن سا آ یُس زن یہِ رننِگ چھِ یہِ چھُنہٕ میون پروفیٚشن کینٛہہ یا ہابی یہِ چھُ مےٚ یہِ بنیٚو مےٚ وۄنۍ ہیٚبِٹ اکھ پٔتۍ میٚو دۄیو ریٚتو پٮ۪ٹھ اۭں دۄیو ریٚتو بروٚنٛہہ اوس نہٕ بہٕ رننِگ کران کینٛہہ تِکیاز مےٚ ٲس نہٕ امیِچ ضروٗرت کینٛہہ مےٚ ٲس نہٕ پیی یہِ امیِکۍ بیٚنِفٹٕس کیاہ چھِ تہٕ اکہِ دۄہ مےٚ حظ ہُریو وزن مےٚ ہُریو وزن لگ بگ اوسُس بہٕ ستتھ کِلو کوٚر مےٚ میجر تہٕ پتہٕ گوس بہٕ گوٚوُس بہٕ ڈاکٹرس نِش تٔمۍ دوٚپ آ اتھ چھُنہٕ دوا ووا کہینۍ کران اتھ ہیٚککھ ژٕ رننِگ کٔرِتھ جاگنٛگ ہیٚککھ ژٕ اتھ کٔرِتھ تہٕ یہِ یُس زن یہِ ژےٚ ویٹ چھُے یہِ گژھی ژےٚ نارمل بییٚہِ بہٕ حظ اوسُس واریاہ بلٕک فیٖل کران اس لیے گٔیاوُس بہٕ ڈاکٹرس نِش تٔمۍ کوٚر مےٚ پرسکریب ژٕ کر رننِگ صبحن شامن لگ بگ لگ بگ چھُس بہٕ وۄنۍ دۄیو ریٚتو پٮ۪ٹھ چھُس بہٕ پرٮ۪تھ دۄہ گژھان رننِگ کرنہِ صبحن شامن لگ بگ لگ بگ چھُس بہٕ ترٛےٚ ترٛےٚ کِلو میٹر صبحن تہِ ترٛےٚ کِلو میٹر شامن تہِ ترٛےٚ کِلو میٹر کڈان تہٕ بییٚہِ چھِ مےٚ باقٕے تہِ واریاہ دوس یِمَن یِمن زن بہٕ ونن چھُس مےٚ سۭتۍ یِیو تہٕ تِمو کوٚر مےٚ جویٕن واریاہ دوس چھِ أسۍ سٔمِتھ لگ بگ چھِ أس پانٛژھ ستھ آسان تہٕ أسۍ چھِ رننِگ کران تمہِ سۭتۍ چھُ آ امہِ سۭتۍ چھُ اسہِ اۭں میٚنٹٔلی کران فیٖل گُڈ بییٚہِ فِزِکٔلی تہِ چھِ أسۍ فٹ روزان بییٚہِ بییٚہِ چھُس بہٕ پرٮ۪تھ کٲنٛسہِ اۭں جوانن تہٕ بٕڑن کران یہِ رِکمیٚنڈ کہِ تِم گژھَن رننِگ کرٕنۍ تِم گژھن اتھ ہیبِٹ بناوٕنۍ آ تہٕ تِم گژھن یہِ ڈے ٹُہ ڈے لایفہِ منٛز پٕلے کرٕنۍ